مےٚ چھُ یاسِر ناو بہٕ چھُس گاندربل روزان گۄڈٕنیُک فون چھُ مےٚ گۄڈٕ نیُک فون اوس مےٚ ریڈمِیس منٛز ریڈمی نوٹ فایو پرو دوٚیِم فون اوٚن مےٚ سیمسَنگس منٛز سیمسنگ گیلیکسی اے وَن یِتھُے مےٚ سُہ فون اوٚن تَمہِ ساتہٕ اوس سیمسنگُک واریاہ کریز تَمِکۍ ٲسۍ واریاہ کیمرا اَصٕل ٲسۍ مےٚ تٲریٖف واریاہ بوٗزمٕتۍ تِمِکۍ تہٕ یِتھُے مےٚ گۄڈٕنیُک فون اوٚن یِتھُے مےٚ دوٚیٕم فون دوٚیِم پروڈَکٹ اوس سُہ مےٚ لایفہِ منٛز سیمسنگُک فون مَگر یِتھُے مےٚ سُہ چَلوو سُہ باسیو مےٚ گۄڈٕ نِکین دۄہن باسیو مےٚ سُہ واریاہ اَصٕل تَمیُک کیمرا ٲس واریاہ اَصٕل تَمِچ کولٹی ٲس واریاہ اَصٕل تَمیُک سٔٹایِل اوس واریاہ اَصٕل تَمِکۍ ویٖڈیوز ٲسۍ واریاہ اَصٕل یِوان تٔمِچ بیٹری کَنزپشن تہِ ٲس واریاہ سُہ اوس مےٚ واریاہ ٹایم دِوان بیٹری تہِ مَگر یِتھُے ٹایم ٹایم گوٚو اکھ ؤری گوٚو اَکہِ ؤری باد لٲج تٔمۍ واریاہ لیگ کَرٕنۍ نہ اوسُس بہٕ تَتھ منٛز ہٮ۪کان پوٗرٕ ویٖڈیو مطلب ڈیٹا تھٲیِتھ نہ اوسُس بہٕ ہٮ۪کان تَتھ پٮ۪ٹھ سُہ سُہ اوس فون گژھان لیگ پَتہٕ کَرے مےٚ سُہ واریاہ اَکہِ دوٚیہِ لَٹہِ ریسٹور مَگر تَتھ اَندیوو نہٕ تَتھ اوس سۄے کولٹی بیٚیہِ پوزٹِو اٮ۪کٔسپِرینس چھُ سُہ کہِ سیمسنگَس اوس اَسہِ نزدیٖکٕے سٔروِس سینٹر تمہِ وجہہ سۭتۍ اوس سُہ مطلب زیادٕ اَگر سُہ خراب گژھِ ہا یا پھٹہِ ہا تٔمۍ ٹایم اوس نہٕ ویسٹ گژھان کِہینۍ نہٕ تَمہِ موٗجوٗب اَنے اَسہِ سمسنگ فون مَگر یِتھُے یِتھُے دوٚیِم نَظر چھِ پیوان نگیٹِو نگیٹِو اٮ۪کٔسپِرینسہِ پٮ۪ٹھ نگیٹِو اٮ۪کٔسپِرینس ییٚلہِ تَتھ پٮ۪ٹھ پیوان چھ تَتھ تَتھ اوس واریاہ کولٹی مطلب تمِچ سوفٹوِیر پروبلِم تَتھ ٲس سوفٹوِیَر پروبلِم تتھ ٲس بیٹری پروبلِم تہِ تَتھ ٲس مطلب سُہ اوس واریاہ لیگ کران فون تَتھ پٮ۪ٹھ ٲسۍ نہٕ اِنسان ہٮ۪کان پوٗرٕ یہِ کٔرِتھ کِہینۍ نہٕ کٲم ہٮ۪کان کٔرِتہ کِہینۍ نہٕ سُہ اوس واریاہ ہٮ۪کٹِک آسان مَگر یُتھُے سُہ بہٕ فون چلاوان اوسُس تَتھ اوس تَمیُک چیٖز اوس واریاہ اکھ چیٖز اَصٕل یِتھُے تَتھ پٮ۪ٹھ فون ٲسۍ کران تَمِچ وایِس کولٹی ٲس واریاہ صاف کِلیر یِوان ایچ ڈی وایِس ٲس تَتھ یِوان سُہ اوس نہٕ ریڈمی فونن ٲس نہٕ سۄ کولٹی کِہینۍ تریٚیِم چیٖز اوس تَتھ ییٚلہِ تَتھ نیٹ اوس چلان نیٹ اوس نہٕ تَتھ مطلب ٹھیٖک پٲٹھۍ چلان کِہینۍ سِگنل ٲسۍ واریاہ اَصٕل یُتھے بہٕ ٹراے اوسُس باقِیَن فونَن منٛز چلان تَتھ ٲس سپیٖڈ واریاہ اصٕل یِوان مگر فونَس ٲس پروبلِم تَتھ ٲسۍ نہٕ پوٗرٕ سۄ یِوان کِہینۍ تَمیُک واریاہ نگیٹو اٮ۪کسپِرینس چھُ سُہ روٗد نہٕ سُہ سیکینڈ پروٚڈکٹ روٗد نہٕ میانہِ خٲطرٕ ٹھیٖک کیٚنہہ دین ریڈمی کھۄتہٕ